موجوٗدٕ کُلیو پٮ۪ٹھ نٔوۍ نٔوۍ کُلۍ وۄپداوٕنۍ تہٕ یِہٕںٛز پٲداوار بَڑاونہٕ خٲطرٕ چھُ اَسہِ نِش واریاہ واریاہ ٹٮ۪کنیٖک تہٕ واریاہ تَرزِ عَمٕل تہٕ أمو منٛز چھِ گۄڈنیُکُے زِ أسۍ ہَسا چھُ ہٮ۪کان گۄڈنٮ۪تھٕے اَکھ نَرسٔری بَنٲوِتھ یَتھ منٛز ہَسا أسۍ بیول ؤوِتھ اکھ نَرسٔری تیار کران چھُ پَتہٕ وَقتَس سۭتۍ سۭتۍ یہِ بیول یُتھُے یِوان چھُ یا زٮ۪وان چھُ أسۍ چھِ یِم نِۂلۍ اَکہِ جایہِ پٮ۪ٹھ کٔڑِتھ پَتہٕ وایَہَس زٔمیٖنَس منٛز پھٲلاوان تہٕ یِتھ کٲٹھۍ ہَسا چھِ أسۍ ہٮ۪کان کُلٮ۪ن ہِنٛز پٲداوار بَڑٲوِتھ دۄیِم چیٖز چھِ أسۍ کُلٮ۪ن ہِنٛز پٲداوار ہٮ۪کان بَڑٲوِتھ أسۍ ہَسا چھِ شاخ تَرٲشی کَران أکِس کُلِس چھِ شاخ ژَٹان پَتہٕ چھِ یِمَے شاخ واریَہَن جایَن لَگاوان ییٚتٮ۪تھ ییٚتٮ۪تھ ضٔروٗرت آسہِ تَتٮ۪تھ چھِ أسۍ اَمِچ پٲداوار ہٮ۪کان بَڑٲوِتھ ترٛیٚیِم چیٖز ہَسا چھِ أسۍ ہٮ۪کان أسۍ ہَسا چھِ ہٮ۪کان پَیوَنٛد کٔرِتھ اَکہِ کُلیُک پَیوَنٛد بیٚیہِ کِس کُلِس یا بیٚیہِ کہِ کُلیُک پَیوَنٛد بیٚیہِ کِس کُلِس تہٕ تِتھ کٲٹھۍ تہِ ہَسا چھِ أسۍ کُلٮ۪ن ہِنٛز پٲداوار ہٮ۪کان بَڑٲوِتھ تہٕ ٹِشوٗ کَلچَر چھُ بیٛاکھ ٹٮ۪کنیٖک یَتھ منٛز ہَسا أسۍ کُلٮ۪ن ہِنٛز پٲداوار ہٮ۪کو بَڑٲوِتھ یا یِتھَے کَنۍ ہَسا چھُ اَسہِ کَٹِنٛگ لِیَرِنٛگ چھُ گرٛٮ۪فٹِنٛگ چھُ یِم چھِ تمام تِم ٹٮ۪کنیٖک یا ٹِشوٗ کَلچَر چھُ یِمو ٹٮ۪کنیٖکو ضٔریو ہَسا چھِ أسۍ یِم ہَسا موجوٗد کُلۍ چھِ آسان یِہٕنٛز پٲداوار چھِ أسۍ ہٮ۪کان بَڑٲوِتھ تہٕ جایہِ جایہِ چھِ أسۍ ہٮ۪کان یِم پَتہٕ وۄپدٲوِتھ